اَگر أسۍ یَتھ بارَس منٛز کرو کَتھ تہٕ بارہمولہ ڈِسٹرکٹٕچ اَگر أسۍ کَتھ کرو ییٚتہِ چھُ مین چھُ ییٚتہِ اَگر أسۍ مَزہبی مطلب مَزہبی مُطٲبِق کَتھ کرو تہٕ مین چھُ زٕے تہوار یِوان ییٚتہِ مَناونہٕ سُہ گوٚو عیٖد زٕ عیٖدالفِتٕر تہٕ عیٖدالاضحی تَمہِ بغٲر چھُنہٕ مےٚ کٔہینۍ تہِ وُچھمُت تِتھۍ کٔنۍ مَزہبی یہِ اَلبتہ بیٚیہِ چھُ مہراج نبی مَناوان اکھ دۄہ تہٕ سُہ چھنہٕ سأری مَسلمان البتہ مَناوان کِہیںۍ تہٕ مین چھُ یِمے زٕ عیٖد زٕ مَناوان أسۍ آ تہٕ اَگر نہٕ بہٕ تِمن تَتھ بارَس منٛز بیٚیہِ تھوڑا ونہٕ تھوڑا بہت کَتھ کرٕ عیدن مُطٲبِق تہٕ عید چھِ مُسلمانن ہنٛد زندگین منٛز واریاہ زیادٕ خوشی اَنان تہٕ تِمن دۄہن چھُ اِنسان نٔوے نٔوے پَلو اَنان عیٖدیان چھُ مِلان نٔوے نٔوے کھیٚن چیٚن چھُ گرس منٛز رَنان یِتھٕے کَنۍ تہٕ اکھ عیٖد چھُ سُہ چھُ یِوان مہریٚمزان مطلب رٮ۪تس چھُ پیٚوان روزٕ تھاؤنۍ تہٕ تَمہِ پَتن چھُ سُہ عیٖد یِوان تہٕ بیاکھ عیٖد یُس چھُ آسان تَتھ منٛز چھُ قُربان پیٚوان کَرُن کانٛہہ تہِ جانور تہٕ یِمن دۄہن یِمے زٕ عیٖدٕ چھِ مےٚ پَنٕنہِ پتہ کہِ یِم اَسہِ یِوان چھُ سانٮ۪ن مطلب زندگین منٛز چھُ مےٚ باسان یِمے زٕ عیٖدٕ تہٕ بیٚیہِ چھُ یِہوے مہراج نبی چھُ یِوان مَناونہٕ اَگر أسۍ مَزہبی طور یِمو رِلیٹڈ کَتھ کرو تہٕ بیٚیہِ چھُ نہٕ تِتھۍ کَنۍ کِہینۍ تہِ یِوان مَناونہٕ یَتھ رِلیٹڈ